آ شُپین ڈِسٹرک یُس چھُ سُہ چھُ اکھ تھوڑا مطلب پَتھ کھورِ ڈِسٹرک تَتہِ چھِ واریاہ زیادٕ تۭر آسان تہٕ سُہ چھُ ماننہٕ یِوان ژوٗنٹیٚن خٲطرٕ تَتھ چھِ وَنٲنی ایپٕل ٹاوُن آف کَشمیٖر اَتیُک ژوٗنٹھ چھُ سُہ چھُ شُپینُک واریاہ زیادٕ ماننہٕ یِوان تَتھ چھُ آسان واریاہ زیادٕ مَزٕ تہٕ بیٚیہِ چھُ سُہ وۄزُل ژوٗنٹھ سُہ چھُ پوٗرٕ کٔشیٖر منٛز نہٕ کیٚنہہ بٔلکہِ پوٗرٕ دُنیاہَس منٛز چھُ شُپینُک ژوٗنٹھ ماننہٕ یِوان ارگیشن آب واتُک طریٖقہٕ چھُ تَتھ قۄدرَتی تَتہِ چھُ رٔبۍ آرٕ یُس تَتہِ وَسان چھُ سُہ چھُ تَتہِ اِرگیشنُک آبُک ساروی کھۄتہٕ زیادٕ طریٖقہٕ اَتہِ چھُ یِہوے دَرو وَرو سۭتۍ آب دِوان تہٕ باغن واغن منٛز چھُ موٹر لگان تہٕ بیٚیہِ تِم مِشیٖن وِشیٖن تِمو سۭتۍ بیٚیہِ چھِ تَتہِ بیٚیہِ تہِ باقٕے میوٕ تہِ کھسان ٲر تہِ ژیرٕ تہٕ گِلاسہٕ گِلاسہٕ تہِ چھِ تَتہِ واریاہ زیادٕ کالٹی ہِند آسان بٔڑۍ بٔڑۍ گِلاسہٕ یِمن زَن کٲشِر چھِ ڈَبٕل گِلاسہٕ وَنان تہٕ بیٚیہِ چھُ تَتہِ چھِ اَمبٕرۍ تریلہٕ واریاہ زیادٕ مَشہوٗر بیٚیہِ مہراجہِ ژوٗنٹھۍ تہٕ شُپینٕکۍ ژوٗنٹھۍ چھِ پوٗرٕ دُنیاہَس منٛز گژھان اَکھتُے ٲسۍ پٔتمہِ ؤریہِ اَربَس منز تہِ شُپینٕکۍ ژوٗنٹھۍ وٲتۍ مٕتۍ تہٕ تَتہِ چھِ لایِف سٹاکس منٛز یعنے کہِ جاناوارن منٛز تہِ چھِ تَتہ کَٹھ وَٹھ تہِ یِم زَن چھِ جبہٕ وَبہٕ یِم چھِ یِوان واریاہ زیادٕ رَچھنہٕ تہٕ یِم چھِ یِوان عیٖدن خاندرن واندرن پٮ۪ٹھ تَتہِ پٮ۪ٹھ کٕننہٕ شُپین چھِ اکھ واریاہ خوٗبصوٗرت جاے